اگر بہٕ کَتھ کَرٕ کہِ تِم کٕم ٹیٚکنالوجیٖز چھِ یِم میٛانہِ زنٛدگی منٛز مےٚ وُچھ چینٛج گژھان تِمَن ہُنٛد چھُنہٕ شُمارٕے ییٚلہِ بہٕ لۄکٕٹ ٲسٕس مےٚ وُچھ دان دانَس مےٚ وُچھ نہٕ کیٚنٛہہ بہٕ وَنہو تۄہہِ مگر مےٚ چھُ بوٗزمُت تَتھ متعلق کہِ دان چھُ آسان یِتھ کٔنۍ یِتھ کٔنۍ دانَس پٮ۪ٹھ ٲسۍ بَتہٕ رَنان سیٛن رَنان باقٕے باقٕے چیٖز ٲسۍ یِوان دانَس پٮ۪ٹھ کَرنہٕ تہٕ آبَس وُشنیر باقٕے چیٖز ٲسۍ کَران تہٕ دان کیٛاہ اوس آسان سُہ اوس آسان میٚژِو بَنیٛومُت تَتھ ٲسۍ أنٛدٕرۍ ترٛاوان لٔکٕر پَتہٕ ٲسۍ تَتھ لٔکٕر زالان تہٕ ٲسۍ تھاوان تَتھ پٮ۪ٹھ بانہٕ کَترِو زیادٕ تر پَتہٕ ہیٚکو کانٛہہ تہِ بانہٕ تھٲیِتھ تہٕ تَمہِ وِزۍ ٲسۍ زیادٕ تَر کَترِووٕے استعمال کَران تہٕ ٲسۍ یِتھے کٔنی پَلوٚو ٲسۍ اَتھوٚو سۭتۍ چھلان سُہ تہِ اوس اَکھ دور آب اَننہِ ٲسۍ گَژھان یارٕبَل تہٕ سُہ تہِ اوس اَکھ دور مگر وارٕ وار وارٕ وار آیہِ چینٛج وۄنۍ چھُنہٕ تیٛتھ مَسلہٕ کینٛہہ وۄنۍ چھُ کیٛاہ چھِ اَتھ وَنان وۄنۍ آیہِ چینٛج وۄنۍ چھُ کیٛاہ چھِ اَتھ وَنان اوٚتانۍ اوس آسان دان وۄنۍ چھُ گیس ہیٖٹَر ییٚتھ پٮ۪ٹھ بَتہٕ چھُ یِوان رَننہٕ سیٛن چھُ یِوان رَننہٕ تہٕ یُس یہِ چینٛج آیہِ یہِ چھِ واریاہ زیادٕ ٲں وَنو أسۍ کہِ مطلب یہِ چینٛج ہِش چینٛج چھِ یہِ یۄس یہِ آے

اَمہِ باوجوٗد آیہِ واشِنٛگ مشیٖن گۄڈٕ ٲسۍ اَتھہٕ سۭتۍ پَلوٚو چھَلان آیہِ واشِنٛگ مشیٖن آب اَننہِ اوس یارٕبَل پیٚوان آیہِ موٹَر آیہِ ٹیٚنٛکی آیہِ فونَس پٮ۪ٹھ اوس نہٕ أکِس بیٚیِس سۭتۍ رٲبطہٕ گژھان کِہیٖنۍ آیہِ فون دُنیاہٕچۍ ٲسۍ نہٕ کُنچی پاے آیہِ موبایل آیہِ نیٚٹ آیہِ ایٚنڈرٛایِڈ فون لٔجۍ دُنیاہٕچۍ پاے اَمہِ سۭتۍ گوٚو زِندگی منٛز واریاہ آسٲیِش تہِ مگر لوٗکھ بَنے آرام پَسنٛد پرٛیٚسَس چھِ الگ مِشیٖن ڈُونَس چھِ الگ مِشیٖن تٕژھ کَرنَس چھِ الگ مِشیٖن اَمہِ برٛونٛٹھ اوس اِنسان زنٛگہٕ نَرِ ہِلاوان وۄنۍ چھُنہٕ تہِ کِہیٖنۍ وۄنۍ چھُ سورُے مِشیٖن منٛزٕے گژھان وۄنۍ چھُ اَکھ چیٖز بَتہٕ ٲسۍ گۄڈٕ رَنان بَنٹَنَس منٛز آز آوُس رایِس کُکَر نیٛامہِ منٛز ٲسۍ ژیٛوٹ بَناوان آیہِ جیٛوسَر مِکسَر گِرٛاینڈَر وَٹ ایٚوَر یِم تہِ باقٕے تِم چیٖز چھِ یِم یِم چیٖز آیہِ مطلب زندگی گٔے آسان مگر یورٕ گٔے آلسی پَن تہِ لوٗکَن اوس نہٕ پیٚوان واک پاک کَرُن کِہیٖنۍ نہٕ یِم ٲسۍ یِموٕے کامیٛو سۭتۍ ہیٚکان آز چھَنہٕ کامے آز روٚن بَتہٕ روٚن سیٛن روٚن وۄنۍ کیٛاہ کَرٕ اَمہِ پَتہٕ کیٛاہ کَرٕ بیٚیہِ اوس پرٛٲنِس زمانہٕ مطلب گۄڈنیٚتھ اوس خال کَل کٲنٛسہِ آسان موبایِل آز چھِ گَھرَس منٛز پانٛژھ پانٛژؤنی چھُ موبایِل تہٕ یہِ تہِ چھُ اَکھ مطلب یہِ چھِ اَکھ ٹیٚکنالوجی گٔے ایٚڈوانٕس تہِ بیٚیہِ دوٚیِم چیٖز گوٚو ٲں ہیٛوٗمَنَن روٗد نہٕ مطلب اِنسانَن روٗد نہٕ پانہٕ وٲنۍ تیٛوٗتاہ کۄنیٚکشَن کیٚنٛہہ پَتہٕ گوٚو منٛزٕ کوٚوِڈ ژھیٚنۍ رٲبطہٕ پانہٕ وٲنۍ دوٚپُکھ وۄنۍ ہسا چھُنہٕ أکَس بیٚیِس نش میلُن نہٕ یہِ نہٕ ہو نہٕ تَمہِ سۭتۍ تہِ دوٗریے واریاہ واریاہ زیادٕ تہٕ سُہ تہِ اوس اَکھ دور تہٕ وُنٛکیٚن تہِ چھُ اَکھ دور پَتہٕ آیہِ لیٚپ ٹاپ تہِ گۄڈٕ اوس کَمپیٛوٗٹَر سُہ اوس أکسٕے جایہِ سُہ اوس بوٚڑِس أکِس روٗمَس منٛز روزان سُہ اوس جایہِ بَلاے رَٹان سُہ تہٕ مۄکلیٛو تہٕ آیی پَتہٕ لیٚپ ٹاپ تِم چھِی أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ تہِ ہیٚکان نِتھ غرض چھُ میٛانہِ وَننُک یی کہِ ییٚتھ منٛز چھِ یِوان چینٛج یہِ چھُ اَکھ فیٚکٹَر ییٚتھ منٛز چینٛج چھِ یِوان یُس زَن مطلب بہٕ وَنان چھیٚس زَن کہِ گۄڈنیٚتھ کیٛاہ لایف ٲس وُنٛکیٚن کیٛاہ لایِف چھِ ٹیٚکنالوجی کیٛاہ چینٛج آیہِ بیٚیہِ اَمہِ سۭتۍ پیٚو یہِ فرق زِندگی منٛز زندگی گٔے آسان گۄڈٕنیٚتھ اوس نہٕ کیٚنٛہہ پوٚژھ اوس یِوان گۄڈٕ اوس پیٚوان گژھُن اَننہِ لا بدل بدل جایَن پیٚوان اَننہِ اگر کٲنٛسہِ نِش کَبابہٕ آسہٕ ہان اَنٕنۍ یا کیک آسہِ ہا اَنُن دُکاندارس نِش اگر دُکاندار دوٗر آسہِ ہا نیرُن اوس ییٖتِس کالَس پوٚژھ اوس وَنان بہٕ گژھہٕ گھرٕ واپَس آز چھُ سورُے چَنٛدَس منٛز آز چھَنہٕ کُنہِ قٕسمٕچۍ کیٚنٛہہ پریشٲنی تہٕ آز چھُ سورٕے ٲں یہِ مہیا تَمہِ سۭتۍ تہِ گوٚو اَکھ نٔو ویو نٔو چینٛج آیہِ آز سُہ روٗد واریاہ اصٕل

آز چھِ آن لاین کران فوڈ آرڈر گۄڈٕ اوس آسان ریٚسٹورنٛٹَس پٮ۪ٹھ گژھُن تَتیٚن آرڈَر کَرُن آز بَدلیٛو وۄنۍ تَتھ تہِ آز چھِ کَران آن لاینٕے آرڈَر سورٕے سُہ تہِ چھُ اَکھ اصٕل چیٖز تَمہِ سۭتۍ تہِ گوٚو ییٚتہِ واریاہ زیادٕ مطلب آیہِ چینٛج تہٕ اسہِ تہِ ہیٛوک یہِ مطلب زَن ٲں گۄڈٕنیٚتھ اوس أسۍ با اسہِ اوس نہٕ بانڈی پوٗراہس منٛز آن لاین وآن لاین قصہٕ کِہیٖنۍ نہٕ وۄنۍ چھُ اسہِ پیٖزا آسہِ ڈیلِوَر کَرُن باقٕے چیٖز آسیٚن وۄنۍ چھُنہٕ پرویش ٲں بھرنُک ضروٗرت کینٛہہ تہٕ یہِ اوس سانہِ خٲطرٕ واریاہ اصٕل واریاہ واریاہ شکر گُزار چھِ أسۍ کہِ یِم سہوٗلیت آیہِ اللہ تعالیٰ سٕنٛدۍ یٔمۍ اِنسانَس دیٚماغ دیٛت أسۍ چھِ تٔمس اللہ تعالیٰ سٕنٛدۍ شکر گُزار تاکہِ اِنسانَن ہیٚکہِ یِم بَنٲیِتھ یِم چیٖز تہٕ أسۍ چھِس آرام کَران ییٚلہِ گۄڈنیٚتھ ٲس تۭر لگان أسۍ ہسا ٲسۍ تھاوان بٲتَل آز چھُ بٕلاوَر تہِ آسان وۄنۍ چھُ سۄ چھِ یِوان اکھ مختلف ٹاپِکہ اکھ مختلف اَکھ یہِ کہِ وۄنۍ چھُنہٕ وُنٛکیٚن زیادٕ پاور واوَر کیٚنٛہہ بیٚیہِ کیٛاہ ہیٚکو ؤنِتھ باقٕے